ہیلو اَسَلامُ علیکُم یہِ چھِ حظ مَنتا سَلوا ریسٹورَنٹ اَسہِ حظ ٲس بُکِنٛگ اَکھ بِریانی پنٛژہ ڈَبہٕ حظ ٲس بُکِنٛگ اچھا اَسہِ ملہِ حظ کانٛہہ آفرا وافرا اَتھ خٲطر اگر أسۍ رِزٔرویشَن کَرو گۄڈٮ۪تھٕے ییٚمِچ اچھا ٹھیٖک اَسہِ کوٗتاہ حظ ملہِ آفَر اَتھ خٲطر اچھا چلو ٹھیٖک حظ چھِ